یِم پانٛژھ نیبَر پٔرسَنٕز چھِ اَسہِ أنٛدۍ پٔتہِ تِم گٔے غلام رسول میٖر وَلدِ ثنا اللہ میٖر محمد رفیٖق وانی وَلدِ سُبحان وانی یُس بیٛاکھ اَکھ چھِ غلام دیٖن بَٹ مُم بَٹ وَلدِ مُم بَٹ مٲلِس اوسُس ناو یا یِتھَے کَنۍ چھِ بیٛاکھ حظ بشیٖر احمد بَٹ مٲلِس اوسُس ناو عبدُل رحمٰن بَٹ یِتھَے کَنۍ چھِ اَسہِ بیٛاکھ اَکھ ہَمساے ییٚتہٕ نَس عبدل رحمٰن غنایی مٲلۍ چھُس ناو شابان غنایی